ہٮ۪لو السلام علیکُم ؤنِو حظ آچھا تُہۍ چھُو حظ ٹوٗرِسٹ آ تُہۍ ؤنۍتو مےٚ اَکھ چیٖز کوٚتَن تام چھُو گژھُن چار چِناری چھُو حظ برابر گژھُن کٔژ حظ نَفر چھِو تُہۍ بہٕ چھَسہٕ چار چِناری تام پانٛژھ ہَتھ رۄپیہِ

مےٚ حظ دوٚپمو تۄہہِ یۄس اَسہِ پَنٕنۍ ییٚتِچ ریٹ چھَنہٕ حظ مےٚ حظ مےٚ تھوٚومو نہٕ تۄہہِ کھٲلِتھ وٲلِتھ کِہیٖنۍ مےٚ دوٚپمو تۄہہِ سوے ریٹ مےٚ ووٚنمو نہٕ تۄہہِ زیادِٕ کِہیٖنۍ نہٕ بہٕ حظ کَرٕ تَتھ منٛز کَم وَم کیٚنٛہہ چھُنہٕ پرواے تھوڑا بہت ہٮ۪کہٕ بہٕ کٔرِتھ کیٚنٛہہ مگر زیادٕ گژھٮ۪م نہٕ کِہیٖنۍ کیٛازکہِ اَسہِ تہِ أتھۍ پٮ۪ٹھ سورُے وَلہٕ حظ کیٚنٛہہ چھُنہٕ پَنٛژاہ رۄپیہِ ہٮ۪مو کَمٕے پَہَم تہٕ گژھو نہٕ حظ سُہ حظ گژھِ زیادٕ کَم وۄنۍ اگر تَمہِ برٛونٛٹھ پٔکِو نہٕ حظ پَتہٕ پَتہٕ مہٕ ہٮ۪کو نَہ بہٕ کھالو تیٚلہِ تَتھ بیٚیہِ چارج اَدٕ تور تور چا یِم دَرختہٕ لٲگِتھ ژۄن کوٗنَن پٮ۪ٹھ بیٚیہِ منٛزَس باغ واغ أنٛدۍ پٔتۍ چھُ اَتھ واریاہ آب واب یِم حظ چھِ یِم چِنارٕکۍ کُلۍ لٲگِتھ یِم ماشوٗر چھِ کٔشیٖر ہِنٛدۍ کُلۍ ژور کُلۍ تِمَے چھِ اَتھ اَہن حظ تَتہِ حظ چھِ کھٮ۪ن چٮ۪ن تہِ اٮ۪ویلِبٕل تَتہِ حظ چھےٚ جِوٮ۪لری اٮ۪ویلٕبٕل تَتہِ چھُ ہرٕ کانٛہہ چیٖز أنٛدرٕ اٮ۪ویلِبٕل یُتھُے تُہۍ بہٕ تور نِمو تَمۍ پَتہٕ کَریو تۄہہِ دِل تُہۍ دٔپِو أسۍ گژھہو بیٚیہِ تہِ أنٛدۍ پٔتۍ اَتھ منٛز اگر تُہۍ یِیِو أنٛدۍ پٔتۍ تَتہِ چھُ دَرگاہ یورٕ سایڈ چھُ آب واب بیٚیہِ چھُ ڈَلُک اَکھ أنٛدرٕ مارکیٹ اَکھ یَتھ منٛز دُکانٕے یٲتۍ چھِ واریاہ زیادٕ أنٛدۍ پٔتۍ چھِ سٲری یِمَے دُکان ہینٛڈِکرٛافٹٕکۍ دُکان تَتہِ چھِ پیپَر مٲشی کٕنٕنۍ تَتہِ چھِ اَسہِ شال کٕنٕنۍ تَتہِ چھِ اَسہِ اَہن حظ اۭں تَتہِ میلنو تۄہہِ ہٮ۪نٛڈِکرٛافٹٕکۍ واریاہ جان جان میٚٹیٖرِیَل تَتہِ چھِ اَہن حظ اۭں تَتہِ آسَن دُنہِکۍ چیٖز دُنہِکۍ چیٖز چھِ اٮ۪ویلٕبٕل تَتہِ تۄہہِ ہٮ۪کو أسۍ تَتہِ کَلَم کٲرِی شال ہاونٲوِتھ تَتہِ دیٚاناوَو بہٕ کَلَم کٲری شال تَتہِ دیٚاناوَو بہٕ تۄہہِ پَشمیٖنُک شال یُس تۄہہِ چیٖز ضوٚرَتھ آسیو تَتہِ چھُ سُہ سورُے مُہیا مگر سُہ چھُو سُہ مارکیٹ حظ ڈَلَس أنٛدٕرۍ کِنۍ چار چِناری نیٖرِتھ اگر تُہۍ ؤنِو تور تَتھ حظ لَگنَے بیٚیہِ پَہَم پونٛسہٕ تَتھ ہٮ۪کَے نہٕ بہٕ تیُتُے رٔٹِتھ کیٚنٛہہ تَتہِ پٮ۪ٹھ چھِ چار چِناری پٮ۪ٹھ یُتھُے أسۍ ڈلگیٹ مارکیٹَس اَنٛدر تام گژھو تَتھ حظ لَگی برابر ساس رۄپیہِ تَمہِ بۄن ہٮ۪کَے نہٕ بہٕ ژےٚ رٔٹِتھ تَتھ کِہیٖنۍ نہٕ ٹوٹَل ٹوٹَل حظ چھی ژےٚ دِنۍ تُرٛواہ شَتھ رۄپیہِ نہٕ حظ تُرٛواہ شَتھ چھی برابر دِنۍ کیٛازکہِ بہٕ ہاوَے نہٕ حظ أنٛدرِم مارکیٹ وارکیٹ دَرگاہ تہِ ہاوَے تَپٲری تپٲرۍ ہاوَے سٲری چیٖز اَچھا ول کیٚنٛہہ چھُنہٕ پرواے چلو بہٕ کَرو ساسَس پٮ۪ٹھٕے چلو شُکریہ شُکریہ